بہ حظ چھُس جناب ٹریکٹر چلاوان مےٚ حظ ٲس ٹریٚکٹرس پرابلم رژھ کھنٛڈ سٮ۪لف نہ سا اوس تُلان ٹریٚکٹر کینٛہہ سیٚود پتہٕ ہٲو مےٚ ییٚتی یہِ لوکل مسترِس تٔمۍ حظ دوٚپ بیٹری چھے ژےٚ اتھ خراب وۄنۍ ژھانٛڈیاے مےٚ یورٕ بیٹری مگر یورٕ آسہٕ یمے لوکل بیٹریہِ بنان پتہٕ وۄتھس تہٕ گوٚوس بہٕ کامہِ ہنٛد اور چھُ روز بہٕ گوٚوس اونتۍ پور ییٚتہِ مےٚ ٹریٚکٹر اوس تُلمُت حالانٛکہِ ٹریٚکٹرس ٲسم بیٹری انٕنۍ مےٚ ژھانٛڑیاے تتہِ ایکسایڈ بیٹری مگر ییٚمس نش مےٚ ٹریٚکٹر اوس اونمُت تٔمِس ٲس تمہِ ساتہٕ عمران بیٹری امران بیٹری یٲژ موجود تٔمۍ گوٚوس دِژ مےٚ امران بیٹری ٲٹھن ساسن رۄپٮ۪ن دوٚپُن ہے اتھ دمے ژےٚ بہٕ شیٚے رٮ۪تھ وارنٹی یہِ چھِ اصل بیٹری مےٚ تہِ تُج تٔمۍ سٕنٛدِس بروسس پٮ۪ٹھ بیٹری أنم حظ گرٕ ٹریٚکٹرس حظ لٲج بیٹری گۄڈنیک دۄہہ تُل سیلف ویٚلف اصل پٲٹھۍ ٹریٚکٹرن فٹ پٲٹھۍ یتھُے بہٕ کالچس گرٕ آوُس اورٕ مےٚ دِژ بیٹری نظر بیٹری حظ چھُ کھولمُت ٹیوبو کِنۍ حظ ایٚسِڈ زٕ ترٛےٚ دۄہہ گے بہٕ چھُس ٹریٚکٹرس دِوان سیٚلف یہِ چھُ کھر تراوان ٹریٚکٹرے یہِ چھنہٕ سیلف رٹان کینٛہہ مےٚ وٕچھ أمۍ چھُ بییٚہِ ایٚسڈ چھکمُت ایٚسڈ چھُ گوٚومُت خۄشٕک ایٚسڈ حظ تراونٲو مےٚ بیٹری تیٚلہِ تہِ نہ حظ کہِنۍ لایٹ نہ حظ چھنہٕ بنان ٹریٚکٹرس زیادٕ کالس یلہٕ تراوٕنۍ کامہِ چھِ گژھان تتہِ چھِ پٮ۪وان دکہٕ سٹارٹ کرُن ٹریٚکٹر صبحن چھٕ پٮ۪وان شُرۍ انٕنۍ گامٕکۍ ؤٹتھ ٹریٚکٹرس چھُ پٮ۪وان دکہٕ دِیُن کہِنۍ نہ حظ خراب پیٹری دِژ مےٚ تٔمۍ بالکُل وۄنۍ گیاوُس بہٕ تٔمِس بیٹری ہٮ۪تھ واپس مگر تٔمۍ نہ حظ رٔٹ دوٚپُن ہے یہِ چھتھ ژےٚ زورٕ کٔرمٕژ خراب ٹریٚکٹر حظ چھُ مِسنٚگ کران پکان پکان تہِ تیٖژ چھِ یہِ بیٹری ڈیڈ خراب ہیٹ اپ چھِ گژھان ہیٹ اپ حظ چھِ گژھان یہِ بیٹری گرمان چھِ تتان چھِ بیٹری خطرٕ حظ چھُ باسان انسانس ہارن نہ حظ چھ نہٕ لگان أہم وقتن اتھ پٮ۪ٹھ اتھ بیٹری پٮ۪ٹھ سیود وایرِنگ کٔر أمۍ مےٚ پرابلم خراب ژھٕنۍ أمۍ مےٚ وایرنگ کٔرتھ مےٚ فیوٗز چھُنہٕ کانٛہہ دران مسنٚگ حظ چھُم ٹریٚکٹر کران وارنٹی دِژاے تٔمۍ مگر واپس تہِ چھُنہٕ وۄنۍ سُہ رٹان کِہنۍ تہ ہا وۄنۍ چھُس بہٕ سارنے دپان یہِ بیٹری نہ حظ أنۍزیٚو کینٛہہ ٲٹھن ساسن رۄپٮ۪ن حظ چھِ یہِ بیٹری یِوان کُنہِ لایق چھنہٕ یہِ بیٹری کہنۍ نہٕ بالکُل چھنہٕ یہِ کہنۍ یہِ بیٹری ٲٹھ ساس رۄپیہِ گٔے یم کۄلہِ ژھٕنٕنۍ بہٕ چھُس سارنٕے وۄنۍ یہِ گُزٲرش کران یہِ بیٹری نہ انٕنۍ کینٛہہ ٹریٚکٹر نِیِو آرجنل سروس کرنہِ سروس سینٹرس پٮ۪ٹھ تتہِ لاگنٲیو پنٕنۍ بیٹری یتھ چیک کرنٲیو سیٚود ٹریٚکٹرس ما چھِ کینٛہہ پرابلم مگر یم بیٹری مہٕ أنِو یم حظ گٔے پونٛسہِ ژھٕنٕنۍ بٔلۍ کۄلہِ